ییٚلہِ أسۍ مان ژٕ بڑٮ۪ن دۄہن متعلِق مان ژٕ کتھ کرو پننسِ سٹیٹس اۭں منٛز اسہِ چھُ ییٚلہِ أسۍ مان ژٕ سارنٕے مان ژٕ ہنٛدۍ باین ہٕنٛز سکھ باین ہٕنٛز مُسلمان باین ہٕنٛز یکجا کرو کۭتیاہ بوٚڑ دۄہہ چھِ تیٚلہِ چھِ واریاہ اکھ چھُ اکھ چھُ گۄڈنیتھے یۄس یہِ ہولی اکھ چھ بییٚہِ چھُ دٮ۪والی بییٚہِ چھُ دسیرا بییٚہِ چھُ بُد بُد پُرنم بییٚہِ چھُ یہ ہسا یہِ اۭں تہٕ اسہِ چھُ مسلمانن یہِ اۭں عید میلادُن نبی صلی اللہ علیہ وسلم یہِ معراج العالم تہٕ بیٚیہِ چھُ صلی اللہ علیہ وسلم بییٚہِ چھِ لۄکٕٹۍ عید تہٕ بٔڑ عید ییٚلہِ زن وٕچھو یس یہِ مُسلمانن ہُنٛد یج یہِ چھُ یہ مان ژٕ عید میلادُن نبی صلی اللہ علیہ وسلم امہِ دۄہ چھُ یہِ چھُ پیغمبر صٲبن ہُنٛد زا دۄہ امہِ دۄہ چھِ ہیغمبر صٲب صلی اللہ علیہ وسلم دُنیاہس آمٕتۍ تہٕ أسۍ چھِ یوٚہے مان ژٕ زا دۄہ بناوان چھُ امہِ دۄہ اسہِ گوٚو نمبر زٕ چھُ بیاکھ معراج العالم معراج العالم یا معراجالنبی صلی اللہ علیہ وسلم امہِ دۄہ چھُ حضرتِ محمدِ عربی صلی اللہ علیہ وسلم یِم چھِ اللہ تعالیٰ ہن اۭں معراج خٲطرٕ پننہِ ملاقات خٲطرٕ بُلٲیٚمٕتۍ من المسجدِ الحرام اِللمسجدِ الاقصا خانہ کعبہ پٮ۪ٹھ بیت المُقدس اور اتہِ پٮ۪ٹھ چھُ آسمٲنی سفر آسمٲنی سیر شروع گژھان تہٕ اتھ منٛز چھُ اللہ تعالیٰ أمِس پننٮ۪ن نِشٲندن ہُنٛد کینٛژن نِشٲنین ہُنٛد مُشٲہدٕ تہِ کرناوان تہٕ بہرحال یہ سا یہ یہ امہِ مزید چھِ بییٚہِ تہِ مان ژٕ عیدٕ زٕ لۄکٕٹ عید تہٕ بٔڑ عید یِم یہِ لۄکٕٹ عید یہِ چھِ یہِ ہسا چھِ یہ ہسا یہِ اسہِ امہِ برونٛٹھ چھِ أسۍ گۄڈٕ روزدار روزان روزدار یہ ہسا یہِ أکِس رٮ۪تس تہٕ امہِ پتہٕ چھِ اسہِ پتہٕ یِوان لۄکٕٹ عید امہِ پتہٕ چھِ بیاکھ بییٚہِ زٕ ڈاے رٮ۪تھ گژھان ڈایہِ رٮ۪تۍ باد چھِ اسہِ یِوان بٔڑ عید اور یۄس زَن حضرت ابراہیم علیہم علیٰ نبیٖنیٰ علیہِ صلاتُ وسلامس متعلِق چھِ ییٚلہِ تٔمِس اللہ تعالیٰ چھُ مان ژٕ اۭں خوابہٕ مٔنٛزۍ یِوان کہِ پنُن یہِ نیٚچو یُس أمِس کُنے نیٚچو اوس حضرتہِ اسماعیل علیٰ نبی علیہ صلاتُ وسلام یہِ کرُن سا قۄربان میانہِ وتہِ منٛز اکہِ دۄہ تہِ وٕچھُن خواب دویمہِ دۄہ تہِ وٕچھُن خواب ترٛیٚمہِ دۄہ تہِ وچھُن خواب ترٛیٚمہِ دۄہ پتہٕ ہسا ووٚنُن پننِس نیٚچۍوِس دوٚپنس ہے بہٕ ہسا چھُس یتھ کٔنۍ خواب وٕچھان ژٕ چھُ کھا ریٚڈی سُہ اوس صالح اولاد تہٕ بہرحال تٔمۍ دوٚپُس ییٚلہِ ژےٚ اللہ تعالیٰ سُنٛد حُکُم چھُے تہٕ بہٕ بہٕ چھُس ریٚڈی تہٕ جناب محترم نِوان چھُس تہٕ ہیٚوان چھُس أکِس جایہِ تہٕ مان ژٕ قۄربان کرن تہٕ بہرحال اللہ تعالیٰ ہس ٲس یہِ آزمٲیِش تہٕ یہِ چھُ سۭتی أمِس مان ژٕ جبہٕ سوزان تہٕ یہِ چھُ أمِس چھُن شراکھ چھنہٕ وسان ہلکہِ مُبارکس حضرتہ حضرتہِ یہِ اسماعیل علیٰ نبین علیہِ صلاتُ وسلامس کینٛہہ تہٕ اتھ چھُ یہِ تُلان تہٕ لگاوان کنہِ کنہِ چھِ گژھان زٕ چاکھ دۄپنس اے کنہِ اے شراکہِ ژےٚ تٔگیا مان ژٕ کنہِ زٕ چاکھ کرٕنۍ تہٕ میانہِ میٲنِس اسماعیل علیٰ نبیُن علیہ صلاتُ وسلامس توٚگُے نہٕ ہلکہِ مُبارک ژٹُن کینٛہہ دوٚپنٮ۪س اے اے ابراہیم ژٕ چھیَم دپان ہے ہلکہِ مُبارک مان ژٕ یہِ کرُن یہِ ژٹ کٲشِر پٲٹھۍ یہِ مان ژٕ کرُن اۭں ذبحہ حضرتہِ اسماعیل علیٰ نبیُن علیہ صلاتُ وسلام مگر اللہ تعالیٰ چھم دپان ہٮ۪س اے شراکہِ یُتھ نہٕ زرٮ۪ر واتی میٲنِس اسماعیل علیٰ نبیٖنا علیہِ صلاتُ وسلامَس أتھۍ أتھۍ یس یہِ خوشی منٛز چھِ أسۍ بناوان وۄنۍ مان ژٕ پتہٕ عید امہِ دۄہ چھِ أسۍ قۄربان کران امہِ دۄہ چھِ أسۍ قۄربان کران اگر ہسا مان ژٕ کٹھ ژھاوُل آسہِ وٲرۍشُن تہِ سہ ہسا چھُ چلان سہ ہسا چھُ چلان اگر ہسا چاروٲے آسہِ مان ژٕ ہکھر آسہِ وژھڑ آسہِ تہٕ یہِ گژھہِ دُوُہر آسُن تہِ یہِ چھِ امہِ دۄہ چھِ أسۍ مان ژٕ پننٮ۪ن ہمساین ومساین یہِ ماز بٲگراوان اور اگر اسہِ ہنٛدۍ بٲے تہِ یتھن ہم مان ژٕ آسان چھِ أسۍ چھِ اتھ خوشی منٛز ہیٚکو أسۍ تِمَن تہِ اسہِ چھِ تِم تہِ پنٕنۍ بٲے أسۍ ہیٚکو تِمن تہِ یہِ دِتھ مان ژٕ کٹہٕ ماز ٲسِن ژھاوٕلۍ ماز ٲسِن أسۍ ہیٚکو تِمن تام تہِ وٲتتھ تِکیازِ اسہِ چھِ وننٕے مذہب نہیں سکھاتا آپس میں بیدٕ رکھنا تہٕ مُسلمان چھُ گۄڈنیِچ پرفریٚنس دِوان یہِ کہِ اتِحاد أسۍ چھِ حضرت محمد صلى الله عليه وسلمن یہِ ہسا یہِ دِیُتمُت ہٲیِتھ کہِ تۄہہِ ہسا چھُ اتِحاد تۄہہِ چھِو یِم ہنٛدۍ بٲے تۄہہِ چھِ یِم تۄہہِ چھِ یِم پنٕنۍ بٲے یِمن سۭتۍ کوٚروٕ تۄہہِ رُت سکو سلوک تۄہہِ کوٚروُ مےٚ سۭتۍ رُت سلوک اگر تۄہہِ یِمن سۭتۍ خۄ خۄدا نہ خاستہٕ زرٮ۪ر واتنٲووٕ تۄہہِ ہسا واتنٲووُ سُہ زرٮ۪ر مےٚ وآخرُ دعوانا ان الحمدُ اللہ رَبُ العالمین